ہیٚلو وَعلیکُم سَلام ٹھیٖک چھُوا اَہَن حظ ٹھیٖک تُہۍ چھِوا ٹھیٖک اَہَن حظ ٹھیٖک ٹھیٖک ٹھیٖک تُہۍ چھُوا جٕم چھُوا تۅہہِ یُن تُہۍ چھُو وُنہِ نٔیی تہٕ تُہۍ ہٮ۪کِو لگ بگ ہٮ۪کِو تُہی زٕ بجے تہِ یِتھ اَکھ بجے تہِ یِتھ تُہۍ چھُو پانس تام تُہۍ ییٚلہِ تُہۍ گۄڈنٮ۪تھٕے گۄڈنٮ۪تھٕے یِیو تہٕ ہٮ۪کِو تُہی تھوڑا ہٮ۪کِو تۅہہِ ییٚتہِ ٹرینِنٛگ وینِنٛگ تہِ أسۍ پانے ٹرین تہِ کٔرِتھ پۅنٛسہِ چھِ یَتھ یہِ چھُ پتہٕ پانہٕ لگ بگ چھِ اَتھ ساڑ پٲںٛژ ہَتھ چھِ گَژھان شےٚ ہتھ تہِ گَژھان رٮ۪تس گۄڈنٮ۪تھ چھِ أسۍ ہٮ۪وان اَتھ سیٚود پٲٹھۍ ٹرینِنٛگ وینِنٛگ ییٚلہِ تُہۍ کٔرِو اَدٕ ہٮ۪کِو تُہۍ پتہٕ پۄنٛسہٕ دِتھ ٹھیٖک ٹھیٖک تُہۍ یِیو گۄڈنٮ۪تھ گٔے رَجسٹریشن کَرٕنۍ رَجسٹریشنہٕ پتہٕ ہٮ۪کِو تُہۍ تیٚمہِ ساتہٕ چھُو تُہۍ رۄپیس زٕ پٲنٛژ ہتھ دِنۍ اَتھ پتہٕ چھُ پتہٕ چھُ ییٚتہِ چھِ پتہٕ ٹرٛینر ویٚنر تِم ونٮ۪و تۅہہِ سیوٚد کیٛاہ چھُ کَرُن یا پرٛوٹیٖن ٹِن آسان ضروٗرت تِم دِمہو تۅہہِ أسۍ یورے اَہَن حظ ییٚتہِ چھِ ہیٚچھناوان بَرابر پٲٹھۍ دَہ کے جی ڈمبل چھِ وُہ کے جی چھِ یہِ چھُ پتہٕ پانس تام یہِ تُہۍ ٹایمہٕ پتہٕ ٹایمہٕ ہٮ۪کِو تُہۍ پتہٕ پانے تُلِتھ ویٹ نہَ نہَ گۄڈٕنٮ۪تھ چھِ پٮ۪وان کَمٕے کَمٕے تُلُن گۄڈٕنٮ۪تھٕے ما ہٮ۪کو اگر گۄڈنٮ۪تھٕے تُلِو اَمہِ سۭتۍ پرٛابلِم ہٮ۪کہِ گَژھِتھ گۄڈٕنٮ۪تھ چھِ پٮ۪وان کٔمٕے کٔمٕے تُلُن ییٚلہِ پتہٕ باسہِ ٹایم گوٚو تہٕ پتہِٕ چھِ ہٮ۪کان پتہٕ چھِ پانس تامٕے آسان کوٗتاہ کوٗتاہ ہٮ۪کہِ اَہَن حظ باے سیٚپٕس ٹرٛے سیٚپٕس ییٚتہِ چھِ اٮ۪کزرسایِز اَمہِ خٲطرٕ آسان بَرابر مٔشیٖن ؤشیٖن اَمہِ خٲطرٕ تُہی ہٮ۪کِو تِمن پٮ۪ٹھ اٮ۪کزرسایِز کٔرِتھ یِم چھِ پانے بَنان پیکٕس ویکٕس سورُے کیٚنٛہہ نہَ نہَ اَتھ چھِ اَتھ چھِ الگ پۄنٛسہِ پٮ۪وان دِنۍ نا اَتھ چھُنہٕ یہِ چھُنہٕ یہِ چھُس درٛۅگ پہمتھٕے پٮ۪وان تہٕ مگر یہِ ما ہٮ۪کو پتہٕ أسۍ اَتھ منٛز مَنیج کٔرِتھ تُہۍ ہٮ۪کِو یِتھ تُہۍ کٲلۍکٮ۪تھ پٮ۪ٹھ ییٖزیٚو تُہۍ زٕ بجے پٮ۪ٹھ پٲنٛژ بجے یا سَتھ بجے ہٮ۪کِو تُہۍ یِتھ تُہۍ ہٮ۪کیو تیٚلہِ تَمے دۄہ رَجسٹریشن کٔرِتھ گۄڈنٮ۪تھ دیٖزیٚو تُہۍ ہُہ پہم نظرٕے اَہَن حظ ڈٮ۪مو ہَے دِمو أسۍ مگر اَکھ دۅہ اَدٕ سا ٹھیٖک چھُ